السلام علیکم ورحمۃ اللہ وبرکاتہو آزٕ ونہو بہٕ تۄہہ پننہِ أکِس پروڈیٚکٹس متعلِق مےٚ اوس اوٚنمُت اکھ ؤری برونٛٹھ انوٲٹر یُس چھُ بجاج کمپٔنی ہُنٛد سُہ چھُ واریاہ اصٕل پروڈکٹ مےٚ ووت سُہ ؤری یوز کران مگر مےٚ آیہِ نہٕ تتھ متعلِق کانٛہہ شِکایت تہِ کیاز کہِ سُہ چھُ واریاہ اصٕل کٲم دِوان دۄہ راتھ پاور بییٚہِ یہِ باقٕے آسہِ تٔتھۍ پٮ۪ٹھ چھُ سُہ چلان سُہ چھُ وٕچھنس منٛز تہِ واریاہ خۄشگوار تہٕ بییٚہِ چھُس ڈِزایِن تہِ واریاہ اصٕل سُہ چھُ روٗدَس منٛز تہِ چلان تہٕ شیٖنس منٛز تہِ چلان تہٕ بییٚہِ ییٚمہِ ساتہٕ تاف آسہِ تمہِ ساتہٕ چھُ واریاہ اصٕل سُہ چلان سُہ چھُ سولر پیٚنلہِ پٮ۪ٹھ چارٕج گژھان سُہ چھُ واریاہ اصٕل پروڈکٹہٕ